السلام عليكم ورحمة اللهِ وبركاته مےٚ چھ ناو محمد اقبال نجار بہٕ چھُس روزان شُپین ڈسٹرکٹ بہٕ اوسُس گوٚمُت دہلی مےٚ اوس حظ اٮ۪گزام بہٕ چھُس پکان گرٕ واپس دہلی پٮ۪ٹھ بہٕ ووتُس شہر اِیر پوٹ تہٕ وۄنۍ چھُس بہٕ گرٕ پکان واپس مےٚ چھِ فرینڈ زٕ ژور سۭتۍ مےٚ اوس کھٮ۪نُک انتظام کرُن بہٕ ہٮ۪کہٕ نہٕ ؤنکٮ۪ن بجے رٲژ سٕنٛز ساڑٕ کہہ بہٕ ہٮ۪کہٕ نہٕ کھٮ۪ن چٮ۪نُک کانٛہہ انتظام کٔرتھ ؤنکیٚن کینٛہہ بہٕ چھُس تُہنٛدس ریسٹورینٹس چنک سٹی ریسٹورینٹ سرینگرس اپیٖل کران زِ تُہۍ ہٮ۪کوا ؤنۍ کین مےٚ آرڈر دِتھ بہٕ ہٮ۪کہٕ نہٕ ؤنۍ کٮ۪ن کھٮ۪ن چٮ۪نُک انتظام کٔرتھ کینٛہہ مےٚ چھِ یار دوس سۭتۍ تہٕ بہٕ کرو تۄہہِ کونٹیکٹ مےٚ چھ ؤنۍ کٮ۪ن یہِ فرایڈ رایس پانٛژھ کِلوٗ ضروٗرت گۄشتاب رِستہٕ بیٚیہِ چھِ بریانی ضروٗرت بہٕ ہسا اوسُس ؤنۍ کٮ۪ن پکان سرینگر ایرپوٹ پٮ۪ٹھ چھُس بہٕ واپس پکان گرٕ بہٕ دِمہٕ تۄہہِ آرڈر بہٕ ہٮ۪کہٕ اٮ۪م پے نمبر ؤنِو تُہۍ پنُن بہٕ ہٮ۪کو یَتھ تراو پونٛسہٕ تراوٕ تُہۍ ہٮ۪کِو ؤنۍ کٮ۪ن مےٚ آرڈر دِتھ ؤنۍ کٮ۪ن بجے رٲژ سٕنٛز ساڑٕ کہہ ؤنۍ کٮ۪ن چھِ مےٚ پنٕنۍ فرینڈ یِم سۭتۍ چھِ مےٚ مےٚ ہیٚکِو تُہۍ ؤنۍ کٮ۪ن آرڈر دِتھ ؤنۍ کٮ۪ن بہٕ ہسا چھُس واریاہ ؤنۍ کٮ۪ن چھِ واریاہ بۄچھِ لٔجمٕژ ؤنۍ کٮ۪ن ہٮ۪کو نہٕ کھٮ۪ن چٮ۪نُک انتظام کٔرتھ کینٛہہ بہٕ چھُس بہٕ ہٮ۪کہٕ تۄہہِ بہٕ دِمو تۄہہِ پنُن اکاونٹ ڈیٖٹیل یا اگر دِمہٕ بہٕ تۄہہِ دِمَو ونُن ہاوُس ہولڈٕ نمبر تُہۍ ہٮ۪کِو تتھ پٮ۪ٹھ ہٮ۪کوا تُہۍ تتہ پٮ۪ٹھ ترٛٲیِتھ پنُن یہِ آرڈر ہیٚکۍوا تُہۍ مےٚ ؤنۍ کٮ۪ن گرٕ واتنٲیِتھ یا بیہِ ہٮ۪کہٕ اوٗرۍ یِتھ بہٕ ہٮ۪کہٕ نہٕ ؤنۍ کٮ۪ن پنُن کھٮ۪ن چٮ۪نُک انتظام کٔرتھ کینٛہہ اگر تُہۍ ہٮ۪کِو کٔرتھ تہٕ تُہۍ ؤنِو مےٚ تۄہہِ تراوو بہٕ پنُن اکاونٹ ڈیٖٹیل سورُے بہٕ تراو پونٛسہٕ وونٛسہٕ تتھۍ ؤنۍ کٮ۪ن ہٮ۪کہِ نہٕ کھٮ۪ن چٮ۪نُک انتظام گٔژھِتھ مےٚ کینٛہہ